اَلسَّلامُ علیکم تُہۍ چھُو ٹھیٖک آ بس ٹھیٖک انکٕل مےٚ چھِ یِم بُکٕس ضرورت میٚڈکٕلُک اَکھ سٮ۪ٹ چھُ مےٚ ضرورت تہِ کیازِ بہٕ کٔھژٕس اَلٮ۪وَنتھس مےٚ کوٚر ریسنٹلی ٹٮ۪نتھ پاس تہٕ ووں کٔھژٕس بہٕ اَلٮ۪وَنتھس تہٕ مےٚ چھُ اَلٮ۪وَنتھُک اَکھ کَمپٕلیٖٹ سٮ۪ٹ ضرورت تہٕ بییہِ یِم تہِ کِتابہٕ چھِ باقٕے باقٕے کیاہ چھُ آسان تۄہہِ آسِوٕ زیادٕ پتہ میانہِ نش تہِ کیازِ بہٕ چھس نٔوٕے نٔوٕے سٹوڈنٹ وٕنہِ تہٕ مےٚ دِیو تُہۍ

ٲں ٲں بلکل بلکل انکٕل

کیاہ مطلب

ٲں بلکل بلکل یَتہِ چھُ جے کے بوس مےٚ ترٲیو تُہۍ تیمچی سٮ۪ٹ اوا تہٕ اگرتُہۍ یِم زٕ بُک دِیو مےٚ تانیٚتھ تہٕ باقٕے کَر تام آسہِ باقٕے سٮ۪ٹ یُس آسان چھُ

أں أکِم مگر یوتاہ ٹایم ما ہیٚکہٕ بہٕ دِتھ مطلب ترٮ۪ن دوہن ما یِمہٕ بہٕ کنٹنیٚو اگرتُہۍ صبسٕے مےٚ سَر یہِ کِتاب دِیہُو سُہ گٔیے بہتر زیادٕ اچھا ٹھیٖک صُبحس تےٚ ہیکہٕ بہٕ تیلہٕ نِم بہٕ صبُحس سورٕے سٮ۪ٹ تہٕ مگر انَکٕل مےٚ چھُ نیٖٹس خٲطرٕ تہِ سۭتۍ سۭتۍ پَرُن تہٕ تتھ خٲطرٕ چھُ مےٚ کَرٕنۍ کٲم یِتہِ تتھ خٲطرٕ بُک تہٕ ریٚفرَنسہٕ یا کینہہ تہِ مَٹیرِیل چھُ لَگان اگر تۄہہِ نِش تہِ موٗجوٗد چھُ تُہۍ دی زیٚو تیلہِ مےٚ تٕم تہِ تٔہ پَتہِ کیاہ واتہِ بِل سُہ دِمہِ بہٕ پَتہٕ پانے أں

بلکل بلکل بلکل ٹھیٖک یہِ گوٚو واریاہ زیادٕ اصل تہٕ مےٚ ؤنزیٚو تُہی مگر سۭتی کہِ تقریبَن تقریبَن اگر تُہۍ اندازٕ لَگٲیو مےٚ کٲژاہ ہیٚکہِ بلِ یِتھ تِکیازِ بہٕ اَنہٕ صُبحس تیٖتیاہ پونسہٕ سۭتۍ کیازِ کہِ مے چھنہٕ آنلاین پیمٮ۪نٹ چھس نہٕ بہٕ ہیٚکن کٔرتھ کہیٚنہ مےٚ چھُنہٕ بینٛکس سۭتۍ اٮ۪کَونٹ رَجسٹر کٔرتھٕے چلو چلو شُکرِیہ شُکرِیہ اَنکٕل سٮ۪ٹھاہ سٮ۪ٹھاہ شُکریہ